جِناب مےٚ وٕچھاو اَکہِ دۄہ ٹی وی یَس پٮ۪ٹھ یہِ ایڈوَرٹیز نَہ مےٚ وٕچھ اَتہِ گٔر اَکھ تہٕ یہِ ٲس واریاہ اَصٕل گٔر اَتہِ ٲسۍ ہاوان اَمِکۍ صِفت واریاہ مطلب یہِ چھِ یِتھ پٲٹھۍ ہۄتھ لَگان ضروٗرَت یَتھ لَگان ضروٗرَت مےٚ کٔر کٲم مےٚ کٔر ایٚمَزان پٮ۪ٹھ یہِ آرڈرٕے پتہٕ تہٕ مےٚ وٕچھ گَرِ ییٚلِہ مےٚ آرڈَر کٔر مےٚ وٕچھ گَرِ اَتھ ٲس پٔزۍ پٲٹھۍ نَہ مطلب مےٚ آو اَمہِ سۭتۍ واریاہ فٲیِدٕ مطلب اَکھ چھِ یہِ وَقت گٔرِ ہاوُن سُہ چھُ سُہ چھُ نہٕ بٔڑ کَتَھا کینٛہہ مطلب بیٚیہِ اوس دٔیِمیٚن چیٖزَن منٛز اَگر وٕچھو مطلب نَبٕز لوگ مےٚ اَمِہ پٮ۪ٹھ وٕچھُن مطلب نَبٕز وٕچھنَس منٛز تہِ ٲسۍ یہِ مَدد دِوان واریاہ مطلب بہٕ بہٕ ہٮ۪کہٕ ہا اَمہِ پٮ۪ٹھ فون حظ فون تہِ ہٮ۪کہٕ ہو بہٕ کٔرِتھ مطلب بہٕ اوسُس اَمہِ پٮ۪ٹھ وٕچھِ ہا بہٕ تہِ کینٛہہ مطلب یہِ یہِ لٔج مےٚ واریاہن مطلب حَدٕ کھۄتہٕ زیادٕ واریاہَن کامٮ۪ن اَمہِ مٔزیٖد ضروٗرَت مطلب کُنہِ ساتہٕ اَگَر بہٕ اَگَر نہٕ مےٚ فون آسہِ ہا یا بَدل کینٛہہ چیٖز آسہِ ہا پانَسٕے مطلب بہٕ اوسُس ہٮ۪کان گیم تہِ اَمہِ پٮ۪ٹھ گنٛدِتھ مطلب واریاہن چیٖزن حَدٕ کھۄتہٕ زیادہ مطلب بہٕ اوسُس منٛز منٛز بہٕ اِنٹرنٮ۪ٹ اِنٹرنٮ۪ٹُک فٲیِدٕ تہِ اوسُس بہٕ اَمہِ پٮ۪ٹھ تُلان